میوُن گۄڈِنیُک سُپیشَل ڈیٹ یُس میانہِ خٲطرٕ واریاہ سُپیشل چھُ سُہ چھےٚ ژۄوُہ اکھ زٕ ساس تہٕ ترٛےٚ امہِ دۄہ چھِ مےٚ امہِ دۄہ چھس بہٕ زامژ پانہٕ اس لیے چھ میانہِ خٲطرٕ یہِ واریاہ سُپیشل تہٕ امہِ پتہٕ چھُ مےٚ ژۄوُہ اکھ زٕ ساس تہٕ پنٛدہ یہِ چھُ میانہِ خٲطر واریاہ یہِ تہِ چھُ میانہِ خٲطرٕ واریاہ سُپیشل امہِ دۄہ چھ مےٚ اکھ بشٹ فرینٛڈ مِلیمٕژ یوُس میانہِ لایفہِ منٛز وُنہِ تہِ چھ سۄ چھ میانہٕ خٲطرٕ واریاہ خاص سۄ چھ مےٚ مطلب پننِٕۍ بیٚنہِ تہٕ بیاکھ ڈیٖٹ چھُ میانہِ زندگی منٛز پنٛدہ ترٛےٚ زٕ ساس تہٕ پانٛژھ امہِ دۄہ چھ مےٚ کزِن زامٕژ سۄ تہِ چھِ واریاہ سُپیشل میانہِ خٲطرٕ بیاکھ ڈیٹ چھُ ژوٚوُہ اکھ زٕ ساس تہٕ پنٛدہ امہِ دۄہ چھ مےٚ امہِ دۄہ چھِ مےٚ بٲے سٕنٛز کوٗر زامٕژ سۄ تہِ چھ واریاہ سُپیشل سانہِ خٲطرٕ یم ڈیٹ چھ میانہِ خٲطرٕ واریاہ سُپیشل بیٛیہِ چھُ میانہِ خٲطرٕ بیاکھ ڈیٹ کُنوُہ اکھ زٕ ساس تہٕ باہہ یہِ تہِ چھُ میانہِ خٲطرٕ واریاہ سُپیشل ڈیٹ